اگر نیبَرَن ہٕنٛز کتھ کَرو أسۍ یِم أنٛدۍ پٔتۍ اَسہ نیبَر چھِ غلام مُحمد ڈار چھُ اکھ نیبَر سَن آف محمد عبدُللہ ڈار یہِ گوٚو گۄڈٕنیُک نیبَر یُس اَسہِ دوٚیِم نیبَر چھُ عبدُ رحمان بَٹ سَن آف شابان بَٹ یہِ گوٚو اَسہِ دوٚیِم نیبَر اگر ترٛیمہِ نیبَرٕچ کتھ کرو أسۍ عبدُل الغفار وانی سَن آف شابان وانی یہِ گوٚو ترٛیِم یہِ یِتھے کنۍ اگر أسۍ ژورمیُک کرو کَتھ ژورِم یُس اَسہِ یہِ نیبَر چھِ محمد رَمضان رٲتھِر سَن آف عبدالرحیٖم رٲتھِر تہٕ پونٛژِم یُس چھُ اَسہِ یہِ یُس اَسہِ ہَمساے چھِ عبدالرحمان گَنایی سَن آف سَمَد گَنایی